بایکہِ چھ گۄڈے مطلب خیال تھاوُن اَتھ چھُ مُبایل اویل چینج کرُن اَتھ چھُ واریاہ چیٖز آسان تیٖلُک چھُ آسان خیال تھاوُن بریک سِسٹمن ہُنٛد چھُ خیال آسان تھاوُن کلٔچ پلیٹُک چھُ آسان خیال تھاوُن گیر سِسٹمُک چھُ اتھ منٛز خیال تھاوُن تہٕ بیٚیہِ چھُ منٛز منٛزٕ ییٚلہِ اِنسان کانٛہہ زیٖٹھۍ ٹرٕپ کرِ اَتھ چھُ پٮ۪وان منٛزٕ منٛز رٮ۪سٹ بایکہِ دیُن بالکل اوُر ہیٖٹ گژھہِ نہٕ بایک گژھٕنۍ اَتھ چھُ خطرٕ آسان بایکہِ پتہٕ تہٕ یِم چیٖز چھ بایکہِ سۭتۍ تھاوٕنۍ أمہِ سۭتۍ چھُ اِنسان اٮ۪لٔاٹ روزان بیٚیہِ چھُ امہِ سۭتۍ پانہٕ اِنسان ماٹِویٹ گژھان مطلب بہٕ ہیکہٕ کانٛہہ زیوٗٹھ مطلب کانٛہہ زیوٗٹھ روٗٹ آسہِ مطلب کانٛہہ لانگ ٹرپ آسہِ سُہ ہیٚکہٕ بہٕ کٔرِتھ مطلب وِد دَ ہیلپ آف دِس بایک پھر بھی مطلب اَتھ چھُ آسان خاص خیال تھاوُن اتھ کَمہِ ساتہٕ چھُ موبایل اویل چینج کرُن کۭتین ساسَن کلوٗمیٹرَن پٮ۪ٹھ چھُ چینج کرُن تہٕ تیٖل کپٲرۍ مۄکلہِ کتٮ۪ن چھُ ترٛاوُن گیر سِسٹمُک خیال آسان تھاوُن اٮ۪کسلیٖٹرُک خیال آسان تھاوُن لاینِنگ ہُن خیال آسان تھاوُن ٹأرن ہُنٛد چھُ خیال آسان تھاوُن یہِ چھُ مین چیٖز روزان أمیُک